ڈانسٕنٛگ تِکیٛازِ أسۍ چھِ مُسلم کوٚمنِٹی سۭتۍ بِلانٛگ کَران ڈانسِنٛگ چھَنہٕ سٲنِس مذہَبَس منٛز تیُتھ اَصٕل چیٖز یِوان ماننہٕ کِہیٖنۍ مگر پھر بھی چھُ واریاہ کیںٛہہ یہِ واریاہ لُکھ چھِ کَران مُسلِم کوٚمنِٹی منٛز تہِ چھِ واریاہ لُکھ یِم یہِ ڈانٕس وانٕس خۄش چھِ تِمَن کَران مگر زیادٕ پَہَن چھِنہٕ چھُنہٕ صحیح یہِ کہِ سٲنِس مذہَبَس منٛز البتہ کَران چھِ لُکھ زیادٕ پَہنٮ۪تھ یُس ڈانٕس یِوان کَرنہٕ سُہ چھِ یِوان کَرنہٕ ییٚمہِ ساتَن خاندَر فنٛگشَن چھُ آسان تَتھ پٮ۪ٹھ چھِ زیادٕ پَہَن لُکھ یوٚہَے ڈانٕس تِکیٛازِ یہِ چھِ اَکھ خوشی ہُنٛد ماحول چھِ اَکھ آسان بہٕ بَنان امہِ سۭتۍ اِنسان چھُ خۄش روزان امہِ سۭتۍ بیٚیہِ چھِ اَکھ سُہ الگٕے سکوٗن ہیوٗ مِلان اَسہِ چھِ پَتہ مُسلِم کوٚمِنِٹی باقٕے کوٚمِنِٹی چھِ کَران اٮ۪نجاے ڈانس تِم اَڑٮ۪ن چھِ یہِ پرٛوفٮ۪شَن تہِ آسان واریاہَن لُکَن مگر یہِ سونز کوٚمِنِٹی چھےٚ مُسلِم کوٚمِنِٹی اَتھ منٛز چھُنہٕ زیادٕ اِمپاٹَنٕس منٛز اَتھ ڈانسَس وانسَس اٮ۪سپیشلی یُس شِیا کوٚمنِٹی سۄ چھِ اٮ۪وایڈ کَران اَتھ سۄ چھَنہٕ زیادٕ یہِ کَران پرٛٮ۪فَر اَتھ کِہیٖنۍ تِکیٛازِ سانہِ کوٚمِنِٹی منٛز چھِ یہِ حرام یِوان ماننہٕ میوٗزِک یہِ ڈانَس یہِ چھِ سورُے یِوان حرامٕے ماننہٕ وٕ البتہ ییٚمہِ ساتہٕ خاندَر چھِ آسان کینٛہہ فنٛگشَن چھِ آسان تمہِ ساتہٕ چھِ خُہ پَنٕںۍ خوشی کَران مطلب اِنسان کَران اظہار اِتھَے کٔنٮ۪تھ ییٚلہِ گٮ۪وُن چھُ آسان خاندرَس پٮ۪ٹھ چھُ آسان زیادٕ پَہَن گٮ۪وُن چھُ آسان یا ڈانٕس چھِ یِوان کَرنہٕ تمہِ سۭتۍ چھِ تھوڑا خوشی ہُنٛد ماحول چھِ بَنان باسان چھُ نہ گَرِ چھُ کیٛاہ تھانٮ۪تھ ہُتھ کٔنٮ۪تھ چھُنہٕ نَتہٕ نَتہٕ چھُنہٕ صحیح کَتھ کہِ البتہ مگر کَرنہٕ چھِ یِوان واریاہ لُکھ چھِ کَران وٕنہِ تہِ یہِ